اسلام وعلیکُم وَرَحمُتُ اللّہ وعلیکُم اسلام ساہِل صٲب چھُو حظ اے اسہِ حظ ترٛوو اوٚترٕ یہِ فون اتہِ ریٚڈ مِی سُہ اوس رِپیٚر کَرُن ناو حظ زُبیر احمد اے ریٚڈ مِی ٹیٚن پرٛایِم

آہَن اَچھا

زٕ ترٛے دۄہ حظ آ وُِچھ زیٚو تُہۍ تہِ فِلحال تَتھ اوس میٛانہِ حِسابہٕ یُتُے تہٕ وۅنۍ کٔژ حظ لَگَن کَنفٕرٕم تُہۍ یُس تھوڑا ضروٗرت آہَن حظ إنٛہہ

تیٚلہِ حظ دِس ڈۄڈ مِنَٹ

سُہ حظ چھِ پوٚز کَتھ تہٕ

آ یہِ فولڈَر تہِ حظ تہٕ آ وَلہٕ حظ یہِ تۄہہِ پانَس بیٚہتَر باسیٚو تہٕ اَدٕ حظ آہَن حظ آ بے شَک

تہٕ مےٚ چھُ باسان مےٚ چھُ باسان تُہۍ ترٛٲوِو تَتھ ڈِسپٕلے تَتہِ نوٚوُے مگر ترٛٲوہوٗس آرِیجِنَل دِیو گَژھِ گَژھٕنۍ کوٗتاہ تہٕ مگر ٹھیٖک گَژھِ نہٕ حظ فون گَژھِ فِٹ چَلُن پَتہٕ کانٛہہ پرٛابلِم گَژھِ نہٕ یِنۍ کیٚنٛہہ

چَلو یہِ حظ تُہۍ ؤنِو ٹھیٖک حظ چھُ کَنفٕرٕم حظ یِمہٕ بہٕ دۅیہِ ترٛےٚ دۅہۍ او کے اسلام وعلیکُم